وٕنکٮ۪ن ہَسا چھُ ہَسپَتالَن مَنٛز واریاہ سُہولیت مَگَر تیٚلہِ تہِ چھِنہٕ تیٖژ کینٛہہ ییٖژَہ آسٕنۍ گٔژھ تکیازِ وٕنکٮ۪ن چھِ بیٚمار دٲری واریاہ زیادٕ لُکھ چھِ آز آسان اَکثَر یِمنٕے ہَسپَتالَن مَنٛز تَتہِ چھِ آسان یِم آکسِجَن سِلیٚنڈَر چھِ آسان باقٕے آسان چھِ مَگَر ییٚلہِ أسۍ وٕچھان چھِ اَگَر أسۍ ییٚتہِ وٕچھَو شَہرَس سٲنِس مَنٛزچھُ یا شُپیَنَس سٲنِس مَنٛز چھُ لَل دٮ۪د ہَسپَتال چھُ یا شُپیَنَس مَنٛز چھُ ہَسپَتال اَتہِ چھِ آسان سرجری ژورَن دَہَن پَنٛدہَن دۄہن چھِ ہیٚکان کٔرِتھ کیازِ ڈاکٹَر چھِ کَم سامان چھُ کَم اوس کورونَہَس مَنٛز آکسِجَن سِلیٚنڈرٕے ٲسۍ نہٕ خَلَقَن واتان خَلَق ٲسۍ مَران آکسِجَن دادِ گوٚو یہِ باسیو مےٚ یہِ چھُنہٕ زیادٕ ٹھیٖک یِم پرابلِم گَژھَن نہٕ گَژھنہٕ کِہیٖنۍ تہِ اِسلیے وٕنکٮ۪ن چھُ مےٚ باسان یِم مَطلَب آکسِجَن گَژھِ آسُن ضروٗری تکیازِ یُس یہِ کوٚرونا ماہَمٲری ٲس اَتھ مَنٛز گٔے واریاہ پرابلِم سرجری چھِ پَتہٕے آز چھِ پرٛٮ۪تھ کُنہ پریٚگننسی قِصَس مَنٛز اَکثَر گَژھان سرجری سرجِکَل سِسٹَم گَژھَن ٲسِن ایٚمَرجنسی سرجری اَتہِ چھَنہٕ آسان سامانٕے یہِ باسیو مےٚ واریاہ غَلَط یِم چیٖز گَژھَن ضروٗری آسٕنۍ